ہؠلو تُہۍ چھِو حظ ہیٹرِک پؠٹھ اَسہِ حظ کَرے سِینۍ پانٛژھ شےٚ آرڈَر یِمو منٛز اَکھ زٕ سِینۍ چھِو تۄہہِ مَشرفٕے گٔمتٕۍ تُہۍ ہؠکوٕ مےٚ ؤنِتھ امیُک وَجہ کیٛاہ چھُ